اسلامُ علیکُم آ ہِلال بیکری پٮ۪ٹھ چھو حظ آ مُنظِر حظ چُھس مُنظِر آ ہِلال صأب ایٚچُؤلی کریٚو نا اسہِ وازٕوان کیٚنٛہہ آرڈر تُہنٛدِ أمہِ رٮ۪سٹورنٹ پٮ۪ٹھ آ صحی صحی آ ایٚکچُؤلی حظ أسۍ اسہِ بیٚیہِ کیٚنٛہہ مہمان یِنہٕ وألۍ نہ یِمن خأطرٕ کیٚنٛہہ ڈٮ۪زأٹٕس أسۍ ضرورت تۄہہِ چھو ڈٮ۪زأٹٕس ایٚولیبٕل اچھا اچھا ٹھیٖکھ آ تُہۍ ؤنیو مےٚ کمہِ کمہِ قٔسمٕک ڈٮ۪زأس چھو تۄہہِ ایٚولیبٕل چلو چلو ماشا اللہ واریاہ بہتر واریاہ بہتر ایٚچُؤلی حظ أسۍ اسہِ یُس تۄہہِ گۄڈنیُک اکھ ووٚنوٕ نا تٔمہِ منٛز چھ اَسہِ دہ پیٖس ڈٮ۪زأٹٕس ضرورت یُس اکھ دوٚیِم اکھ ووٚنوٗ تٔمہِ منٛز چھ اَسہِ پانٛژھ پیٖس ڈٮ۪زأٹٕس ضرورت تِکیٛازِ یِم اَسہِ مہمان چھنا تِم چھ زیٛادٕ لایِک کران ڈٮ۪زأٹسٕے تہٕ اوٕ مۄکھہٕ کوٚر تۄہہِ اَسہِ بیٚیہِ کال تہٕ تِکیاز تُہنٛدۍ یِم ڈٮ۪زأٹٕس چھ تِم بوٗزۍ مےٚ تِم چھ واریاہ مطلب فیمس تِکیٛازِ تِم چھ یِمن کسٹمر یا مہمان چھ اَسہِ تِمن چھ تِم واریاہ پسند آمٕتۍ تِمو چھ أمہِ برونٛٹھ کٔرۍ مٕتۍ تۄہہِ نِش تِم آرڈر آ آ تٔتھۍ حظ یُس تۄہہِ اٮ۪ڈرس مےٚ گۄڈٕ دیُت تٔتھۍ اٮ۪ڈرسس پٮ۪ٹھ چھو تۄہہِ یِم ڈیٚلِور کرٕنۍ آ سُہ حظ گٔیے مہربأنۍ تُنٛز اگر پانٛژھ بجے برونٛٹھ برونٛٹھ واتہٕ ہن تِم تِکیٛازِ شیٚے ساڑٕ شیٚے بجے حظ چھ اَسہِ ٹایِم تِمن تھوومُت چلو چلو بہٕ حظ چُھس تُہُنٛد شُکر گُزار اگر پانٛژھ بجے واتن چلو اسلام علیکم